اسلام وعلیکُم سَر تُہی چھُو حظ ہوٹل ایل پی گٕلَینس پیٚٹھ آ بِلکُل سَر ایٚکچوٗلی اوس مےٚ یہِ کَشمیٖرَس مَنٛز ٲس ٹٕرٛپ اَکھ یہِ لوکَل چھُس بہٕ ییٚتہِ کُے ٲں وۄنۍ چھُس بہٕ أتھۍ دوران آسان واریاہ واریاہَن جایَن چُھ آسان گَژھُن تہٕ بہٕ اوسُس ونان بہٕ کَرٕ ہا سِٹے تُہنٛدِس ہوٹلَس مَنٛز اَمےَ خٲطرٕ اوس مےٚ وۄنۍ کَمرٕ اکھ زٕ تہٕ یی اوس مےٚ پرٕٛژھُن تۄہہِ کَمرٕ میلیٛا کیٛاہ حساب آ ژووُہ حظ ژووُہ اَگَست پیٚٹھٕ چھُ مےٚ ضروٗرت ژووُہ اَگَست پیٚٹھ لَگ بَگ چھُ یہِ پَنٛداہَن دۄہَن ضرَوٗرت پَنٛداہَن دۄہَن حظ پَنٛداہَن دۄہَن لَگ بَگ سٔتِم سٔتمِس تام

سَتھ سیٚپٹَمبَر تام أسۍ چھِ زٕ نَفَر مگر زیادٕ پَہَم چھُس بہٕ کُنی زوٚن آسان تہٕ ٲں نا نا یہِ گژھِ سَپَریٹِی گَژھَن آسٕنۍ کَمرٕ زٕ وۅنۍ اوس مےٚ یی ویریفَے کَرُن وۅنۍ اگر کَمرٕ میلہِ تہٕ کوتاہ چھُو تُہی رینٛٹ ہیٚوان پٕلَس تُہی کیٛاہ کیٛاہ فیسَلٹی چھُو دِوان کھیٚن چیٚن میٚنیٛوٗ ویٚنیٛوٗ کیٛاہ چھُ تَمے مُتعلِق چھُ مےٚ تھوڑا اچھا ڈِنَر وِنَر میلہِ لایِٹ وایِٹ سِسٹَم چھُ حظ فِٹ اچھا وَے فے وَغیرہ چھا اَتہِ میلان اچھا اَز چھُ موسَم تھوڑا گَرمی آسان تہٕ تَمہِ موٗجوٗب گَژھِ اے سی وغیرہ تہِ

اچھا اچھا ٹھیٖک حظ چھُ تہٕ تیٚلہِ ؤنۍ زیٚو تُہۍ مےٚ یہِ رینٛٹ وینٛٹ کوتاہ ہییِو تُہی پٔر نایِٹ یا پٔر ڈے ٹُوَنٹی فور ہاورزَن حِسابہٕ کوتاہ ہییِو تُہی کِتھٕ پٲٹھی ہییِو تُہی ٹھیٖک

اچھا اچھا ٹھیٖک چلو تیٚلہِ حظ یِمو أسۍ اور تہٕ ٹھیٖک چھا کَرو أسۍ أتۍنٕے باقٕے کَتھ چلو چلو سلام